وعلیکم السلام السلام علیکم اَہن حظ اَہن حظ

اَچھا آ تُہۍ چھُو حظ مُشتاق صأب آ کیٛاہ حظ کیٛاہ اَتہِ کیٛاہ چھِ گوٚمُت حظ

ہے نہٕ حظ اَسہِ کٔر نہٕ یہِ پانہٕ کأم کیٚنٛہہ اَتہِ أسۍ بہٕ اوسُس نہٕ یَلہٕ کیٚنٛہہ غلط چھِکھا کأم کٔرمٕژ کیٚنٛہہ حظ نہ حظ گوٚمُت نہ حظ ییٚلہِ مَکلان أسۍ دِمو اَتھ بیٚیہِ تہِ نظر مگر بہٕ اوسُس گۄڈنِکٮ۪ن دۄن دۄہن پانہٕ تِمَن دۄہن أسۍ تِم ٹھیٖک پأٹھۍ کٲم کَران پَتہٕ نہ حظ نہ حظ گٔمٕژ آسہِ غلطی وۄنۍ یہِ چھےٚ دِمہٕ بہٕ دِمہٕ پانہٕ تہِ وۄنۍ نظر نہ بہٕ اوسُس گۄڈٕنِکٮ۪ن دۄن دۄہن یِمَن بہٕ اوسُس تِمَن دۄہَن اوس تِم ٹھیٖک پأٹھۍ پکان پَتہٕ پیوس بہٕ آورُے یہِ ہَن حظ یہِ ہن چھِ پوٚزٕے مےٚ دوٚپ بہٕ دِمَس وۄنۍ پانہٕ تہِ نظر حظ کیٚنٛہہ چھُنہٕ پرواے بہٕ گوس نہٕ یَلہٕ نہٕ یِمَن گژھِ یہِ گژھِ سجاد مُشتاق صأب بہٕ دِمو تۄہہِ پانَے نظر یہِ گٔے وۄنۍ معذرت کیٚنٛہہ نہٕ حظ چھُ پرواے أسۍ حظ یِمو کیںٛہہ نہٕ حظ تُلِو حظ اَکھ اَکھ دۄہ لَگہِ مےٚ تہٕ بہٕ یِمہٕ پگاہ یِمہٕ بہٕ اِنشا اللہ حظ السلامُ علیکم